سلام علیکُم ٹھیٖک چھِو حظ اہن حظ ٹھیٖک الحمدُ للہ گَرِ چھِو حظ سٲری ٹھیٖک اسہ حظ وٕچھو نیٚٹَس پیٹھ تۄہہِ چھُو کانٛگرِ کٕنان

أسۍ حظ چھِ ٹیوٗرسٹ اہن حظ اَسہِ حظ وُچھ یہِ اہن حظ

اَسہِ حظ چھِ بَچَن خٲطرٕ ضوٚرتھ کانٛگرِ تُہۍ ؤنۍتو مےٚ تۄہہِ نِش کم کم قسم بَنَن یہِ لوکل کانٛگر کیاہ حظ چھِ ریٹ گَژھان تہٕ ہُہ بیاکھ یُس یہِ گفٹ پیک کانٛگر چھِ آسان تِمن کیاہ کمہِ حساب چھِ ریٹ گَژھان

اہن حظ ٹھیٖک مہرٮ۪ن کانٛگرِ چھِ حظ بَنان تۄہہِ نِش